اَٹھوُہ فرؤری نیشنَل ساینَس ڈے اکھ مٔیی اِنٹرنیشنَل لیبَر ڈے باہ مٔیی مَدٲرٕس ڈے شُڈاہ جوٗن فادٲرٕس ڈے ژۄدہ فرؤری ویلَنٹاین ڈے